ہِندوستانَس منٛز چھِ بالیٖوُڈ واریاہ مَشہوٗر اِنڈَسٹرٛی یَتھ منٛز تٕم واریاہ فِلمہٕ اَدا کٲری کَلاکٲری چھِ ہاوان اَسہِ یُس باقٕے لُکھ وٕچھِتھ چھِ واریاہ خۄش گژھان بیٚیہِ لطف تُلان تَتھ وٕ یُس نٮ۪برِم نٮ۪برِم شَہرَن منٛز چھِ بَناوان فِلمہٕ بیٚیہِ بَناوان ویٖڈیو تِم چھِ تِم تِمو منٛز چھِ یِتہِ وٕچھان یِوان واریاہ نیٹفٕلِکس یِوان وٕچھنہٕ سُہ چھِ واریاہ مشہوٗر لُکھ چھِ کَران واریاہ سُہ پَسنٛد وٕچھنُک آ تَتھ چھِ تِم واریاہ کَران وُچھُن خۄش سُہ چھِ یِوان یَتھ ہِندوستانَس منٛز واریاہ وٕچھنہٕ بیٚیہِ چھِ ییٚتہِ واریاہ مشہوٗر بالیٖوُڈٕچ اِنڈَسٹرٛی یَتھ منٛز فِلمہٕ ڈرٛاما ٹی وی سیٖریَل چھِ یِوان وٕچھنہٕ یِم ییٚتِکۍ لُکھ چھِ واریاہ پَسنٛد کَران وٕچھُن آ لُکھ چھِ دِوان پَنٕنۍ تَتھ راے پَتہٕ چھِ تٕمنٕے رایَن مُطٲبِق تِمَن یِوان نٔے نٔے ڈرٛاما بَناونہٕ بیٚیہِ فِلمہٕ بَناونہٕ